ایٚنٹَرٛٹینمیٚنٛٹ اِنٛڈَسٹِرٛی کَشمیٖرِ منٛز چھِ مطلب چلینٛج کیٛاہ چھِ مُشکِلات چھِ یِم کہِ وُچھ حظ ییٚتہِ چھِنہٕ گۄڈَے حالات روزان ٹھیٖک ییٚتہِ چھِ آسان اکہِ آز آسہِ ٹھیٖک پَگاہ آسہِ بنٛد ہَرتال آسَن سٕٹرایکہٕ گَژھان یا کَرفیٚو چھِ لَگان تمہِ سۭتۍ چھِ ییٚتہِ گۄڈے اِنٹَرنیٚٹ ژھٕنان ٲں بیٚہنٲیتھٕے شَٹ ڈوُن کالہٕ چھِ آسان سٕٹرایکہٕ چھِ آسان اِنٹَرنیٚٹ چھُ آسان پوٗرٕ بنٛد ریٚتہٕ وادن چھِ آسان اہن حظ اِنٹَرنیٚٹ بنٛد کَتہِ گژھہِ یہِ مطلب کَتہِ گژھہِ یُس یہِ لوٗکَل ٲں یہِ آسہِ ہا ایٚنٹَرٹینَر یُس کٔشیٖرۍ ہُنٛد آسہِ ہا یہِ گیٚیہِ ہا رِکارڈٕ گیٚیہِ ہا یا کیٚنٛہہ ڈانٕس کَرِہا کٔشیٖرۍ ہُنٛد ہایہِ ہا کیٚنٛہہ یُتھ یہِ برٛونٛٹھ پَکہِ ہا یِم پَکہٕ ہان برٛونٛٹھ برٛونٛٹھ مگر ییٚلہِ اِنٹَرنیٚٹٕے آز چھِ دَپان اِنٹَرنیٚٹ اِز دَ مَدَر آف آل اِنویٚنشَنٕز اہن حظ ییٚلہٕ ییٚلہٕ نہٕ وۄنۍ اَتہِ اوٗسُے اِنٹَرنیٚٹ تہٕ کَرِ کیٛاہ کِتھ کٲٹھۍ پَکہِ یہِ ایٚنٹَرٹینمیٚنٛٹ اِنٛڈَسٹِرٛی برٛونٛٹھ کیٛازِکہِ یہِ وُچھ سا یہِ چھِ ییٚلہِ یہِ بَچہِ ییٚتہِ رِکارڈ گیٚیہِ ٲں کٲشُر ٲں سانٛگ وَنہِ رِکارڈ گیٚیہِ یہِ خالہِ اِنٹَرنیٚٹَس نیٚبرٕکۍ تہِ وُچھَن دَہ تِمَن تہِ تَرِ فِکرِ نا کٔشیٖرۍ ہُنٛد کَلچَر کیٛاہ چھُ وغیرہ چیٖز باقٕے چیٖز وُچھَن مگر یُس یُس یہِ ہَرتال چھِ نارمَلسی چھَنہٕ کِہیٖنۍ نہِ سٕٹرایکہٕ کرفیٚو چھِ امہِ سۭتۍ چھِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ پَتھٕے گژھان امہِ سۭتۍ گژھہِ یہِ کَلاکار بچیور پَتھٕے یہِ پَکہِ نہٕ برٛونٛٹھ اہن حظ یہِ کَپٲرۍ ییٚلہٕ نہٕ اِنٹَرنیٚٹٕے یہِ کَپٲرۍ پَکہِ برٛونٛٹھ بِچارٕ یہِ گژھہِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ پَتھٕے پَتھٕے پَتھٕے